وٕنکیٚنَس چھُ کِچنَس منٛز یہِ چھُ ہیٖٹر چھُ بُخٲرۍ چھُ یہِ چھُ ایگزاس فین چھُ

اسہِ کَترِ بانہٕ پیوان ٲسۍ زِیُن ہۄکھناوُن لۄبَر ہۄکھناوُن زِیُن زالُن تَمُن اوس گَژھان سوٗر اوس کھَسان نَکواریو کِنۍ سوٗرٕ سۭتۍ اوس کُنُے گَژھان برونٹھ ٲسۍ سختی وٕنکیٚنَس چھُ سورُے پاورَس پؠٹھ رَنان کَران چھِ پاورَس پؠٹھٕے چھ وٕنکؠن سورُے چاے واے کَران ناررِ منٛز ہیٖٹرَس پؠٹھ بَتہٕ رَنان رایسَس منٛز بُخٲرۍ وُخٲرۍ چھُ سورُے کینٛہہ پاورَس پؠٹھ چھُ وٕنکؠن سورُے برونٹھ ٲس آسان کَترِ بانَن منٛز کُنُے اوس گَژھان تَمنہِ سۭتۍ پؠون اوس لۄبَر ہۄکھناوُن زِیُن زالُن یِوان ٲسۍ بروٗنٹھ سختی وٕنکؠنس چھنہٕ سختی